تُہۍ ؤنِو کینژَھن بٲتن ہُند یِم تُہٕندِس جا روزن جایہِ ونٛنہٕ چھِ یِوان سٲنۍ یتھ کٔشیٖر چھِ پِروٲر ونان ییٚتہِ ٲسۍ برونہہ پیٚٹھے گٮ۪وُن رُح یوان کرنہٕ خاندرَن پٮ۪ٹھ چھِ یِوان وَنوُن وَننہٕ تتھ منٛز چھِ وارِیاہ زنہِ رٔلِتھ سُہ وَنٕوُن کَران ییٛلہِ مَہراز یِوان چھُ یا ییٛلہِ مَہرِنۍ نیٚران چھِ گَرِ أمِس چھُ امہِ وِزِ ؤنوُن یوان ؤنوُن وننہٕ یوان اتھ منٛز چھِ زنہِ اکہِ سایڈٕ روزان بٮ۪کہِ سایڈٕ تہِ روزان زنہِ یِم چھِ سُہ دٲیرٕ ہیوٗ بنٲیِتھ اکھ أکس ونَان تتھ چھِ أسۍ ؤنٕوُن ونان سُہ چھُ سکھ مشہوٗر سانٮ۪ن یِمن کٲشِر ہٕندٮ۪ن ایرِیاہن کٔشیٖرِ ہٕندٮ۪ن گامَن منٛز اِتھٕے کٔنۍ چھُ عیٖد یا باقٕے بٔڑۍ دۄہ یم کٔشیٖرِ منٛز مناو مناونہٕ چھِ یوان عیٖد ٲسِنۍ یا دِوالی ٲسِنۍ یا بیساکھی ٲسِنۍ یا نَو روز ٲسِنۍ اتھ منٛز چھِ شامن شامن لکچہِ لکچہِ کورِ امہِ عیٖز بروٛنہہ زٕ ژور دۄہ تہٕ عیٖز پتہٕ اکھ زٕ دۄہ تَمہِ رٔفۍ کَران تَمن چھ رٔفۍ ونان تتھ منٛز چھِ یِم سُہ پنُن سُہ رٮ۪ہن سۭتۍ ہاوان سُہ پھیٚرن لٲ تِلہٕ دار پھیٚرن لٲگِتھ چھِ زنہِ اکھ أکِس پٮ۪ٹھ نٔر ترٲیِتھ تم رٔحۍ کَران تم چھِ سکھ مشہوٗر کٔشیٖرِ منٛز بیٚیہِ چھِ وٕنکٮ۪ن یم نٔے نٔے بٲتھ یِوان چھِ تم چھِ تیز سازس پٮ۪ٹھ وَننہٕ یِوان تَم تہِ چھِ وٕنکٮ۪ن زیادٕ پہم مشہوٗر کٔشیٖرِ منٛز کیازِ کہِ یۄس نٔو پوٚۍ چھِ یم چھِ زیادٕ پہن تَمٕے بٲتھ بوزٕنۍ پسند کَران یم وٕنکٮ۪ن کِس دورس منٛز زیادٕ پہم چَلان چھِ تِم چھ ِتیز بٲتھ آسان تیز تیز تیز یِوان وننہٕ تِمن چھِ وانٕنی تیز بٲتھ تِم چھِ سٲلم لُکھ وٕنکٮ۪ن پسند کَران کیازِ کہِ نٔو پوٚۍ چھِ وٕنہِ پرانہِ پوٚی نِش واریاہ مختلف پرٲنۍ پوٚۍ ٲس گٮ۪وُن یِمٕے رٔفۍ رٔحۍ یم أسۍ عیٖد وغیرہ پیٹھ کَران ٲسۍ یِمٕے بوزان بیٚیہِ چھُ پرٛون اکھ گٮ۪ون یتھ أسۍ وانان چھِ محفل سۄ چھِ کُنہِ جایہِ یتس پیٖر آسہِ تتہِ لاگان محفل تتھ منٛز چھِ گٮ۪ون وول سیٚہ سٮ۪ٹھاہ انکِسٲری سان سُہ صوٗفی گٮ۪وُن گٮ۪وان تہٕ بوزنٲوِتھ تتہِ سارنٕے اثر کٔرتھ چھِ آسان سٲلم مایوٗسی سان سُہ بوزان تہٕ مزٕ تُلان تتھ اِتھٕے کٔنۍ چھِ بیٚیہِ کینہہ بٲتھ تہِ مشہوٗر وارِیاہ بٲتھ چھِ پرانہِ پٮ۪ٹھے آمٕتۍ مشہوٗرکینہہ بٲتھ چھِ وٕنکٮ۪ن تہِ مشہوٗر یم وٕنکٮ۪ن بوٗزِتھ انسانس سکوٗن تہٕ غم دفٲیی چھِ کَران تمن بٲتھ چھ وٕنکٮ۪ن لکٕٹۍ کٮ۪و بٔڑۍ کٔشیٖرِ منٛز بوزٕنۍ پسند کَران کینہہ پرٲنۍ بٲتھ چھِ وٕنکٮ۪ن تہِ کٔشیٖرِ منٛز چَلان تہٕ بوزان آسان ریڈووس پٮ۪ٹھ ٹی وی یس پٮ۪ٹھ باقٕے باقٕے مُبایلن پٮ۪ٹھ یا وٕنکٮ۪ن کس دورس منٛز چھِ اکھ بٔڑ بار پلیٹ فارم یوٗٹیوٗب یم پیٹھ أسۍ وٕنکٮ۪ن یہِ سون کٲشِرۍ بٲھ ہمیشہٕ چھِ آسان أسۍ ہیٚکو کُنہِ تہِ ساتہٕ پننہِ پسند پیٹھ کانہہ تہِ بٲتھ بوٗزِتھ یُس اسہِ خۄش لگہِ سُے چھُ بوزان دۄہس منٛز چھِ کُنہِ تہِ لٹہِ یُس بٲتھ خۄش کَرِ سُہ یوٗٹیوٗبس منٛز سٔرٕچ کٔرتھ بو تُلان یوٗٹیوٗبس منٛز سٔرٕچ کٔرتھ تہٕ بوزان ییٖتہے پھِرِ خۄش گژھِ تیٖتہے پھرِ چھِ بوزان یہِ چھُ وٕنکٮ۪ن سانہِ کٔشیٖرِ منٛز یَمہٕ بٲتھ یَمہٕ مشہوٗر چھِ یِم کیازِ چھِ مشہوٗر گٔمٕتۍ کیازِ کہِ لُکھ چھِ پننہِ یہِ ماجہِ زیٚو زٲنتھ یِم بٲتھ بوزان